نَہ حظ اسہِ ٲس نہٕ زٕہٲنۍ تہِ آبہٕ سختی اسہِ اوس آسان ڈیلی آب اسہِ گوٚو نہٕ زٕہٲنۍ تہِ آب آبہٕ قٕلت